ہیٚلو السَّلام علیکم باقٕے چھُ حظ ٹھیٖک نعیم صٲب پانہٕ چھُوحظ ٹھیٖک آ شکر خۄدایس کُن ساسہِ لٹہِ گَرِ چھِ حظ یِم کۄکَرحظ چھِ مےٚ ضرورت تُہۍ ؤنِو تۄہہِ کُس کُس قسم حظ چھُوایٚولیبٕل اتہِ پیرٹ چھُو حظ یِمَن کیاہ چھِ ریٹ گَژھان اِنسان زَن حظ دی کانٛہہ ساے واے زَن حظ دی کانٛہہ تہٕ ساے پٮ۪ٹھ پَتہٕ واتُن نہ واتُن چھِ حظ ٹایِمَس پٮ۪ٹھ کیاہ مطلب چھُ

ضرورت حظ چھِ مےٚ ووٚنۍ دویہِ ژورِ دُہۍ بعدٕے تہٕ مگر تُہۍ ؤنو مےٚ اگر اِنسان ساے تھایہِ تۄہہِ دِتھ تُہۍ کر پٮ۪ٹھ حظ وٲتِو اِنسان اگر تۄہہِ ساے تھایہِ روزِ دِتھ وُنکیٚنس سُہ واتہِ حظ بیٚیہِ وُنہِ تٕمن یِمن ہنٛزکنڈِشَنہ کیاہ چھِ کیاہ کیاہ سایِزہ کیاہ چھُ سایِز کیاہ چھِ کِلوٗ کیاہ چھِ سایِز ہَر کانٛہہ ہَر کانٛہہ میٚٹیٖرِیل تۄہہِ کیاہ ؤنو یِمن ریٹہٕ اچھا بُویلَر ہوٚ تہِ یَتھ وَنراج کٲشِر وٲشِر ما چھُو تھَوان اچھا اچھا زٕ ہَتھ رۄپیہِ کِلوٗ اچھا اچھا تُہۍ کَتھ سۭتۍ چھُوتُہۍ ؤنو پَنُن ایٚڈرَس حظ ؤنو تُہۍ یہِ کیاہ چھُو ناو کیاہ چھُو پولٹرٛی نعیٖم چِکَن پولٹرٛی تُہۍ کَر پٮ۪ٹھ کَرتام چھُو آسان اَتٮ۪تھ یہِ چھَ حظ ہَفتَس ییٚلہٕ بَرابر آسان کِنہٕ چھُٹی چھُو کانٛہہ دۄہ آسان اچھا کَنٹیکٹہٕ تۄہہِ چھُوا کَنٹیکٹہٕ ڈیلر یِمےٚ اِتھ ٹھٲر ٹھٲر توتہِ تھاوے بہٕ یہِ ڈِٹیل چٲنۍ لیٚکھِتھ کیاہ کیاہ کِلوٗ ؤنو تۄہہِ اچھا اچھا صبر کٔرو تُہۍ وَنراج کیاہ ؤنو تۄہہِ اچھا کٲشُر

چلو چلو ٹھیٖک چھُ